کٲش ٲ پَنٛنِس کۄلگٲمِس منٛز چھِ واریاہ کَلچَرَل فیسٹٕوَلٕز یِوان سیٚلبریٹ کرنہٕ تہِ اگر أسۍ رِسَنٹلی وُچھَو اَتہِ اوس اوٚترے اَکھ پروگرام پَنٛنِس کَلچَرَس پٮ۪ٹھ پرا پرانہِ زمانہٕ کیٛاہ اوس سپدان کیٛاہ نہٕ اوس سپد سُہ سورٕے ووت اَسہِ کۄلگٲمِس منٛز کۄلگوم چھِ امہِ کِنۍ واریاہ زیادٕ ٹریٚڈشنَل تِکیٛازِ اَتہِ چھِ واریاہ زیادٕ ٹریڈشنَل تہِ یہ یِم فیسٹِوَلٕز یِوان سیلِبریٹ کرنہٕ ہر کُنہِ منٛز چھِ کٕم کٕم پاٹِسِپیٹ کران تہٕ پرٮ۪تھ کانٛسہِ فیشٹِوَل کَلچَرَل فیشٹِوَل چھِ سیٚلبریٹ کرانَس منٛز واریاہ زیادٕ قدم بڈاوان